مےٚ چھِنہٕ زیادٕ کینٛہہ بَناوُن تَگان کِہیٖنۍ سنیکٕس وغیرہ تہٕ مگر یُس ایٖزِلی اَکھ چیٖز چھس ہٮ۪کان بَنٲیِتھ سُہ گوٚو گَنٛڈٕ اچار یُس کہِ واریاہ ایٖزی چھُ یَتھ منٛز کہِ أسۍ کیاہ چھِ کَران گۄڈٕ چھِ أسۍ گَنٛڈٕ نِکراوان سُہ چھُ گَنٛڈٕ ژَٹان أسۍ اَصٕل پٲٹھۍ سُہ چھَلان چھُ أسۍ گَنڈٕ تَتھ سۭتۍ چھِ أسۍ نوٗن تراوان مژٕرٛوانٛگَن چھِ ترٛاوان بیٚیہِ چھِ تَتھ منٛز کَران أسۍ تھوڑا سٔرکہٕ ایڈ یُس کہِ زَنان وِنیگَر چھُ تَتھ منٛز چھِ وِنیگَر کَران أسۍ ایڈ ییٚلہِ یہِ أسۍ اَصٕل پٲٹھۍ مِکٕس کوٚر تہٕ اَتٮ۪تھ کیاہ چھُ بَنان یہِ چھِ بَنان گَنڈا چار چھِ بَنان یُس کہِ أسۍ کَران چھِ ڈیلی یوٗز چھِ کَران بَتَس وَتَس سۭتۍ یِتھ کَنَن چَٹنی ویٹنی یوٗز چھِ کَران تِتھَے کَنَن چھِ یُس یِم واریاہ مَزٕدار تہِ چھِ گژھان پَتہٕ اگر نہٕ وِنیگر آسہِ کہِ تیٚلہِ چھِ تَتھ سۭتۍ أسۍ ہیٚکان زامُت دۄد ترٲیِتھ یُس کہِ زَنان یوگٲڑ چھُ سُہ چھُ ہیٚکان أسۍ تَتھ سۭتۍ ترٲیِتھ وِنیگر بَدلہٕ بیٚیہِ میگی وغیرہ چھَس بہٕ بَناوان تہٕ فرینٛچ فرایز چھَس بہٕ بَناوان تو تم چھِ واریاہ زیادٕ ایٖزی فرینچ فرایِز بَناوٕنۍ یَتھ منٛز أسۍ ٲلو کیاہ چھِ کران سُہ چھِ ژَٹان اَصٕل پٲٹھۍ تمہِ پَتہٕ چھِ سُہ أسۍ فراے کران تَلان چھِ سُہ أسۍ تَلنہٕ برونٛہہ چھِ آسان ٲلوَن سۭتۍ گۄڈتھٕے یُس أسۍ اَسہِ مِکٕس آسہِ کَرُن فار ایٚکزامپٕل نوٗن چھِ کَرُن یا مَژرانٛگَن چھِ کانٛہہ کَران تہٕ تہِ پَتہٕ چھِ تَلان مطلب تھوڑا چھِ أسۍ سٮ۪می فرٛایڈ تھاوان تہٕ پَتہٕ چھِ تِتھَے کَنان فرٛٮ۪نٛچ فرٛایِز بَنان بیٚیہِ چاے واے وَغیرہ تہِ چھَس بہٕ ہٮ۪کان آرام سان بَنٲیِتھ